کٔشیٖر چھےٚ واریاہ بیوٗٹِفُل ڈٮ۪سٹٕنیشَن اَکھ کٔشیٖرِ منٛز چھِ تیٖژاہ جایہِ وٕچھِنۍ لایق کہِ اگرَے اِنسان کَنٹِنیوٗ تہِ تِم جایہِ وٕچھِ کہِ توتہِ ہیٚکہِ نہٕ سبدٲوِتھ ہیٚکہِ نہٕ توتہِ جایہِ کِہیٖنۍ یوٗجؤلی چھِ أسۍ سَنڈے سَنٛڈے گژھان ٹرٛٮ۪کَن مگر ہر سَنڈے تہِ چھِنہٕ ہٮ۪کان گٔژھِتھ کینٛہہ کیٛازِکہِ کٲم تہِ چھےٚ آسان منٛزٕ وَنۍ ییٚمۍ سَنڈیز گژھان چھِ أسۍ چھِ نیران صُبحٲے سُلی پانٛژھ بجے اٮ۪راوُںٛڈ رٮ۪تہٕ کالہِ چھِ أسۍ نیران صُبحٲے کیٛازِکہِ سفر تہِ چھُ آسان دوٗر تَمہِ موٗجوٗب چھِ پٮ۪وان سُلی نیرُن تَتھ ٹرٛٮ۪کَس منٛز چھُ أسۍ نِوان رین جیکٮ۪ٹ گیر پرٛاپَر شوٗز واکِنٛک سِٹِک باقٕے باقٕے چیٖز چھِ أسۍ نِوان سۭتۍ کھٮ۪نَس منٛز اگر أسۍ وٕچھو کھٮ۪نَس منٛز چھِ أسۍ نِوان ڈِفرنٛٹ آیٹَمٕز سۭتۍ کھٮ۪نَس منٛز گٔے گۄڈَے سٕنیکٕس سٕنیکسَن منٛز چھِ آسان چاکلیٹ تہِ پیٖنَٹٕس تہِ سالٹٕڈ پیٖنَٹ چُوِنٛگ گَم سان ٹافی سان کینٛڈی سان ہایی اٮ۪نَرجی چیٖز ییٚمہِ سۭتۍ اٮ۪نَرجی چھِ یِوان کھَسنہٕ وِزِ بیٚیہِ چھِ آسان گِلیوٗکوز وغیرہ سۭتۍ واٹر اِنٹیک خٲطرٕ تہٕ بیٚیہِ ییٚلہِ تور وَنۍ ٹرٛٮ۪کِنٛگ خٲطرٕ واتان چھُ کینٛہہ تہِ چھِ ہٮ۪کان سۭتۍ ڈِفرنٛٹ سَنڈے یَن چھِ نِوان ڈِفرنٛٹ ڈِفرنٛٹ آیٹَم کُنہِ سَنڈے چھِ نِوان آملیٹ ژوٚٹ چھِ نِوان یا بیٚیہِ کُنہِ سَںڈے چھِ نِوان پاستا چھِ نِوان بَنٲوِتھ بیٚیہِ کُنہِ سَنڈے چھِ نِوان بَتہٕ سیُن یِتھَے پٲٹھی ہرکُنہِ آتھوارِ چھُ ویری گژھان ہرکُنہِ آتھوارِ چھُنہٕ آسان سیم چیٖز کینٛہہ یہِ چھُ ڈِپٮ۪نٛڈ کَران کہِ کوٚت آسہِ گژھُن اگرَے زیادٕ دوٗر آسہِ گژھُن زیادٕ کھَسُن آسہِ ٹرٛٮ۪کِنٛگ آسہِ کَرٕنۍ تیٚلہِ چھِ تَمی اٮ۪کاڈِںٛگ نِوان ٹھیٖک ٹھاکھ کھٮ۪ن واریاہ کانٹِٹی منٛز اگرَے وَنۍ نارمٕل ٹرٛٮ۪کِنٛگ آسہِ یَتھ نہٕ زیادٕ کھَسُن تہِ چھُ پٮ۪وان کِہیٖنۍ نہٕ یا زیادٕ ٹایم تہِ چھُنہٕ لَگان کِہیٖنۍ تیٚلہِ چھُ نِوان ہلکہ پھُلکہ لایٹ تہٕ یوٗجؤلی چھِ نِوان ڈرٛاے لنٛچی کیٛازِکہِ اگرَے وٮ۪ٹ اوس تہٕ سُہ کَرِ بیگ تہِ خراب بیٚیہِ پَلو تہِ خراب کھَسان کھَسان پرٛٮ۪پریشَنہٕ خٲطرٕ چھِ أسۍ کِہیٖنۍ نہٕ زٕ دۄہ یا اَکھ دۄہ بروںٛہہ چھِ أسۍ پرٛٮ۪پِیَر کَران گۄڈنِکُے چیٖز چھُ مٮ۪نٹٔلی چھُ پَنُن پانہٕ پرٛٮ۪پیَر پٮ۪وان کَرُن کیٛازِکہِ ٹرٛٮ۪کِنٛگ چھُنہٕ ایٖزی ٹاسٕک سارنی ہِنٛدِ خٲطرٕ کینٛہہ اَتہِ چھِ واریاہ مُشکل گژھان کھَسان کھَسان تہٕ تَمۍ تَمہِ موٗجوٗب چھِ پٮ۪وان پرٛٮ۪پیَر روزُن مٮ۪نٹٔلی تہِ تہٕ فِزِکٔلی تہِ باقٕے گٔے یِم گِیَر وغیرہ چھِ آسان پرٛاپر سۭتۍ ہرکانٛہہ چیٖز چھِ پٮ۪وان تھاوُن سۭتۍ بیٚیہِ چھِ پٮ۪وان پرٛٮ۪پریشَن کَرٕنۍ فٕسٹہٕ ایڈ وغیرہ تَتھ چھِ پٮ۪وان تِم چیٖز چھِ خیالَس منٛز پٮ۪وان تھاوٕنۍ